آ وعلیکُم سلام تُہۍ چھُو حظ جہانگیٖر صٲب یِمَن ڈر ڈرٛے فرٛوٗٹ دُکان چھُ اہَن حظ آ مےٚ چھُ ناو سبریٖنا اَسہِ اوس گرِ تھوڑا مطلب خانٛدر اَسہِ ٲسۍ ضروٗرت ڈوٗنۍ بیٚیہِ ٲس اَسہِ بادام ضرَوٗرت تہٕ مےٚ اوس تِمنٕے چیٖزن ریٹ ویٹ وُچھِنۍ تَمہِ موٗجوٗب کوٚرمَو مےٚ تۅہہِ فون تہٕ اَسہِ چھِ باقٕیَن جایَن تہِ بنان اَسہِ دوٚپ تۄہہِ نِش ما میلن اَسہِ ریٹہِ منٛز تھوڑا یہِ تَمہِ موٗجوٗبَن تہٕ تُہۍ چھُو تُہۍ چھُو حظ ڈوٗنۍ بادام وادام چھُو تۄہہِ

اچھا اچھا تہٕ یِم حظ مگر کٲشِر آسَن اَسہِ گَژھَن نہٕ نیٚبرِم گَژھَن نہٕ اَسہِ کیٚنٛہہ

آ بیٚسِکٕلی اَسہِ ٲسۍ ضروٗرت یم اَسہِ بادام چھِ تِم چھِ اَسہِ بٕڈۍ بٕڈۍ ضروٗرت برزٕلۍ نیرنہٕ تۄہہِ نِش برزٕلۍ آ بیٚیہِ ٲسۍ اَسہِ ڈوٗنۍ ضروٗرت اَسلام بادٕکۍ اَسہِ چھِ بیٚیہِ ڈوٗنۍ ضروٗرت اَسلام بادٕکۍ بننہٕ اچھا ٹھیٖک بیٚیہِ اوس اَسہِ باقٕے چھُنہٕ اَسہِ ڈبَن یُس خانٛدرس منٛز أسۍ ڈبہٕ چھِ دِوان مہرازَس وہرازَس تِمَن منٛز چھِنہٕ بران ڈرٛے فرٛوٗٹٕس وغیرہ آ کاجوٗ کِشمِش تَمہِ خٲطرٕ تہِ ٲسۍ اَسہِ ضروٗرت مطلب اچھا اچھا ڈوٗنۍ کِلوٗ کٍتِس چھُ گژھان مطلب ڈاے ہَتھ اوس مےٚ بوٗزمُت تۄہہِ نِش تہِ میلا ڈاینٕے ہَتَن مطلب مےٚ اوس اچھا بیٚیہِ کُس بادام تہِ کٍتِس بَنن کِلوٗ ساڑ ترٕٛہ ہَتھ کیٛازِ کہِ مطلب بہٕ چھَس اَمہِ موٗجوٗب ونان کہِ پتہٕ یِمہٕ بہٕ دُکانَس پیٚٹھ پتہٕ لَگہِ دھونٛکھٕ مطلب تُہۍ ؤنِو پتہٕ نہَ یہِ چھُ یِیٖتِس تہٕ ہُو چھُ یِیٖتِس اچھا تہٕ تۄہہِ کَتیٚن چھُو دُکان

اچھا آن لایِن تُہۍ چھُو آن لایِن تہِ ڈیلِوَو کران تُہۍ چھُو حظ آن لایِن تہِ ڈیلوَر کران اچھا مےٚ ؤنۍ تَو تُہۍ یِہ کِشمِش کٍتِس چھِ گَژھان اچھا کَم گَژھیٛا اَسہِ کیٚنٛہہ اَتیِٚن اگر أسۍ مطلب اوٗرۍ یِمو آن لایِن کَرو نہٕ ڈیلوَر

تۄہہِ ہے چھُ آ مےٚ ؤنۍ تَو تُہۍ

اَدٕ ٹھیٖک چھُ کیٚنٛہہ چھِنہٕ پروٲے تُہۍ تیٚلہِ ؤنِو تُہۍ تۄہہِ کَتیٚن چھُو دُکان پوٗرٕ اَدٕ کیٚنٛہہ چھِنہٕ کیٚنٛہہ چھُنہٕ پرواے تیٚلہِ یِم بہٕ دُکانسٕے پیٚٹھ تہٕ شُکریہِ شُکریہِ اَسلام علیکُم اَلسلامُ علیکُم